ہیٚلو تُہۍ چھُو ٹیوٗر اینٛڈ ٹرٛاولہٕ پٮ۪ٹھ اَسہِ ٲسۍ ٹِکٹ کَڈٕنۍ دہلی مُمبی چٔنٛدی گڑھ گۄڈٕ گژھُن مُمبی کَشمیٖر پٮ۪ٹھ

کٔہمہِ ژور نَفر اَچھا اَچھا ٹھیٖک حامِد لطیٖف عابِد آ بیٚیہِ ہیٚکہِ ٲسِتھ گوسیہ اَہَن حظ آ ترٛٮ۪ن دۅہَن اَسہِ حظ کَرو تُہٕنٛدِ تھرٛوٗ آ تۄہہِ چھُو اَچھا ٹھیٖک آ آ اَچھا ٹھیٖک تَتہِ کٔرٕن دۄن دۄہَن اَچھا ٹھیٖک

اَچھا ٹھیٖک اَچھا ٹھیٖک حظ چھُ

ترٛٮ۪ن دۄہَن

اَچھا اَچھا ٹھیٖک ٹھیٖک اَچھا ٹھیٖک اَچھا